اسلامُ علیکُم آ تُہۍ چھِو حظ یہِ ایمگاز ریٚسٹورَنٛٹ پؠٹھ مےٚ حظ اوس کٔرمٕتۍ آرڈر آ آ اَکھ چپاتیٖز زٕ نان وۄنۍ ہسا چھَس بہٕ یژھان کہِ مےٚ گژھان ترٛےٚ چپاتیٖز تہٕ پانٛژ نان میلٕنۍ